لاک ڈاؤنس دوران ٲسۍ خلق آسان أنٛدرٕکَنے بِہتھ لِہاظا کٔرِتھ یہِ ٹایم گُزارنہٕ خٲطرٕ ٲسۍ یِم کران کٲم یِم ٲسۍ موبیلُک تہٕ لیپ ٹاپن ہُنٛد سَہارٕ نِوان تہٕ دۄہ کٮ۪ن ژوٚن پَہرن ٲسۍ یِم آسان صرف سوشل نیٹؤرکِنٛگ تہٕ بیٚیہِ مُختلِف گیمہٕ گنٛدان اَگر وۄنۍ اکھ سٹوڈنٹ أسۍ وُچھان ٲسۍ تٔمِس ٲسۍ آسان ان لیٚن کٕلاس یَتھ دوران تہٕ لہاظا کٔرِتھ تٔمِس اوس پیٚوان کٕلاس تہِ ایٚٹینڈ کَرُن تہٕ لِہاظا کٔرِتھ بہٕ تہِ اوسُس یِمن دۄہن اینرول مےٚ تہِ اوس اکھ کورُس اکھ چلان آن لاین تہٕ لِہاظا کٔرِتھ ٲسۍ مےٚ تہِ پیوان کٕلاسز ایٚٹینٛڈ کَرٕنۍ تہٕ أسۍ ٲسۍ گوٗگل میٖٹس پٮ۪ٹھ کٕلاس دِوان تہٕ اَکہِ طٔریٖقہٕ اَگر أسۍ وُچھو یہِ گوٚگل میٖٹُک یہِ کٕلاس اوس آسان اَتھ منٛز اوس نہٕ اِنسانَس پیٚوان کٕہینۍ تہِ مَشکت کَرٕنۍ یَِتھ کٔنۍ أسۍ عام زنٛدگی منٛز وُچھان چھِ أکِس سُٹوٗڈنٛٹس چھِ پیوان مَشکت کَرٕنۍ کٕلاس روٗمس تام واتنہٕ خٲطرٕ صبُحٲے چھُ پیوان سران کَرُن تہٕ فریش گٔژھتھ ییٚلہِ اِنسان پَتہٕ نیران چھُ بَتہٕ پھولا وَتہٕ پھولا کیٚتھ تہٕ واتان چھُ سُہ اَدٕ کٕلاس رومَس منٛز مَگر یہِ اوس تھوڑا مُختلِف صبُحٲے اَگر اِنسان لیفہِ تل تہِ آسہِ ہا اِنسان اوس گوٗگل میٖٹس پٮ۪ٹھ کٕلاس ہٮ۪کان ایٚٹینٛڈ کٔرِتھ مَگر سۄ فیٖلِنٛگ ٲسۍ نہٕ یِوان کیٚنٛہہ یۄس رِیل کٕلاس روٗمَس منٛز آسان چھِ لِہاظا کٔرِتھ ہٮ۪کو أسۍ ؤنِتھ یۄس یہِ آن لاین یُس یہِ ٹیٖچِنٛگ أسۍ کُنہِ حدس تانۍ ٲسۍ یہِ أمۍ کوٚر تھوڑا سُفایو کوٚر أمۍ مَگر سۄ فیٖلِنٛگ ٲسۍ نہٕ یِوان یِمن کٕلاسن منٛز کیٚنٛہہ یُس زَن رِیل کٕلاس روٗمَس منٛز اَسہِ یِوان ٲسۍ ؤرچول کٕلاس روٗمَس توتہِ کوٚر یِمو کَنہِ حدس تام وۄنۍ سۄ کٔمی پوٗرٕ مَگر یۄس سۄ اَصٕل کٕلاس روٗمٕچ سۄ لَزت چھےٚ آسان سۄ چھےٚ نہٕ یِوان آن لینس منٛز کیٚنٛہہ